بِالکُل اَگر أسۍ کَتھ کَرو پَنٕنٮ۪ن یِم پرٲنۍ چھِ ٲسۍ مٕتۍ یِم بٕڑِ بَب چھُ اوسمُت نانۍ چھےٚ ٲسمٕژ دید چھ ٲسمٕژ بب چھُ اوسمُت یِم تہِ ٲسۍ مٕتۍ چھِ یِم پرٲنۍ چھِ آسان یِہنٛز چھ واریاہ زیادٕ میموریز روزان اِنسانَس تہٕ پَتہٕ چھُ اِنسان ییٚلہِ مطلب آز تہِ اَگر أسۍ یاد چھ پیٚوان کُنہِ ساتہٕ تِہنٛز کانٛہہ میموری تہٕ اِنسان چھُ خۄش گژھان تَمہِ ساتہٕ تہِ تہٕ بیٚیہِ چھُ ویژھن اِنسان بیٚیہِ کونیٚکٹ گژھُن تِمنٕے چیٖزَن سۭتۍ یُس بَچپَنس منٛز اِنسانَس آسان چھُ تِکیٚازِ مےٚ چھُ میموری یاد ایز اَگرٕے بہٕ کَتھ کَرٕ یۄس مےٚ نانۍ ٲس یۄس میانہِ ماجہِ ہٕنٛز موج ٲس یَس یُس مےٚ ماجہِ ہُنٛد مول اوس بٕڑِبَب یُس مےٚ اوس تِمن ہُنٛد چھُ مےٚ یاد اَلبتہٕ یُس مےٚ فادر چھُ یُس تٔمۍ سُنٛد فادر چھُ سُہ چھُ نہٕ مےٚ وٕچھمُت کیٚنٛہہ یا یُس مےٚ فادر یُس تٔمۍ سٕنٛز موج سۄ چھےٚ نہٕ مےٚ وٕچھ مژٕ کیٚنٛہہ اَلبتہ یۄس مےٚ نانۍ چھےٚ سۄ چھےٚ مےٚ وٕچھمژٕ تہٕ مےٚ چھےٚ واریاہ زیادٕ میموریز تِہنٛز تٔمۍ سٕنٛز یُس مےٚ یاد چھِ یَتھ منٛز اَگر بہٕ کَتھ کَرٕ کہِ اکھ چیٖز ٲس سۄ کَران تَتھ ٹایمَس منٛز اَگر سۄ تَتہِ یُس مطلب ماتامال چھِ آسان اَگر تَتہِ تِمن آسہِ ہا کُنہِ ساتہٕ کوکُر سیُن تہٕ پَتہٕ سۄ ٲس کَران کٲم سۄ ٲس پَنُن پان چنٛدَس تھاوان تہٕ ییٚلہِ پَتہٕ سا کُنہِ تہِ ساتہٕ یور یی ہا آ میانہِ ماجہِ نِش مطلب پنٕنہِ کورِ نِش سۄ ٲس سُہ یُس چِکن پیٖس آسہِ تٔمِس چنٛدَس منٛز سۄ ٲس تَتھ اَنان یوٗرۍ سۄ اوس آسان ہوٚکھمُت مَگر سۄ ٲسۍ مےٚ اَنان یورۍ تَتھ یا تِمن آسہِ ہا کُنہِ ساتہٕ ماز آسہِ ہا سیُن سۄ ٲس تھاوان پَنُن ناٹہٕ پھوٚل چنٛدَس منٛز تہٕ سۄ ٲس اَگر سۄ پَتہٕ پانٛژِ دۄہہِ یی ہا یور شیٚیہِ دۄہہ یی ہا یور یا ٲٹھہِ دۄہہ تہِ یی ہا یور تہٕ سۄ ٲس پَتہٕ یور تَتھ ضروٗری اَنان تہٕ اَمہِ علاوٕ اَکہِ لَٹہِ اوسُس بہٕ گری تِمن اوس یہِ قۄربانہٕ آز چھُ وۄنۍ قۄربان عیٖد چھِ یِنہ واجیٚنۍ تَتھ ٹایمس تہِ منٛز تَتھ ٹایمَس منٛز تہِ اوس اکہِ لَٹہِ قۄربان تِمن نَزدیٖک تہٕ تِمو ٲس پَتہٕ کٲم کٔرمٕژ یُس قۄربان ماز چُھ آسان یہِ چھُ پَتہٕ أڈۍ تھاوان فرِجس منٛز أڈۍ چھِ بہ أڑۍ چھِ مۄکلاوان جلدی أڑۍ اَگر کٲنٛسہِ آسہِ تھاوُن غلبس ٹایمُس خٲطرٕ سُہ چھُ تھاوان فرِجَس منٛز تہ یۄس میٲنۍ نانۍ ٲس تِمن ٹایم تَتھ ٹایمَس اوس نہٕ مَگر یہِ فرِج ورِج اویلیبل زیادٕ کیٚنٛہہ تہٕ تٔمۍ ٲس کٔر مےٚ پَتہٕ کٲم تٔمۍ ٲس پَتہٕ یُس یہِ قۄربان ماز اوس أمۍ ٲس تٔمۍ ٲس پَتہٕ تَتھ کٲم کٔرمٕژ تٔمۍ ٲس اَتھ پَتہٕ نِکۍ نِکۍ ٹُکرٕ کٔرمٕتۍ پھلۍ بَنٲیمٕتۍ لۄکٕٹۍ لۄکٕٹۍ تہٕ پَتہٕ ٲسٕس کٔرمژٕ کٲم پَتہٕ ٲسۍنَس تٲرمٕژ یہِ سٕژن چھےٚ آسان ییٚمہِ سۭتۍ پَلوَس ٹیٚب ٲسۍ دِوان برونٛٹھ وۄنۍ چھےٚ نہٕ سٕژنہِ آسان زیادٕ کیٚنٛہہ یا آز تہِ اَگر سٕژَن آسہِ ییٚمہِ سۭتۍ ٹیب ویب چھِ دِوان پَلوَس چھِ دِوان کُنہِ ساتہٕ ژھیٚنہِ کیٚنٛہہ تَتھ چھ پیٚوان ٹیب دِنۍ سٕژنہِ سۭتۍ تہٕ تٔمۍ ٲسۍ پَتہٕ کٔرمٕژ کٲم یِم تہِ ناٹہٕ پھلی ٲسۍ لۄکٕٹۍ لۄکٕٹۍ تٔمۍ ٲسۍ پَتہٕ تِمن سژنہِ سۭتۍ زٔدۍ کٔرۍ مٕتۍ تہٕ پَتہٕ تورمُت پَن مٔنٛزۍ پَتہٕ اوسنَس بَنٲومٕژ مال ہِش پَتہٕ ٲسٕن تھٲمٕژ الہِ ہُنٛد ہوہَس تِکیٚازِ اَگر سۄ دمَس منٛز روزِ ہا یا کُنہِ منٛز لِفافس منٛز روزِ ہا سُہ گژھِ ہا خراب تَتھ پھیرِ ہا پھکھ سُہ یی ہا نہٕ پَتہٕ کھٮ۪نہٕ کیٚنٛہہ تہٕ تٔمۍ ٲس پَتہٕ کٔرمٕژ کٲم تَتھ تٔمۍ اوس تَتھ تورمُت پَن سَفید پَن اوس تٲرِتھ تَتھ تٔمۍ اوس پَتہٕ تروومُت سہُ اَلہِ ہُنٛد میکھہِ تہٕ پَتہٕ گوٚوس بہٕ واریاہ ٹایم باد تور تہٕ تٔمۍ وول سُہ سُہ اوس تٔمۍ تھوومُت کٲنۍ پٮ۪ٹھ تہٕ تٔمۍ وول پَتہٕ تٔمۍ کٲنۍ پٮ۪ٹھ سُہ واپَس دیُتُن مےٚ تِم ٲسۍ نِکۍ نِکۍ پھلۍ تہٕ پَتہٕ کیاہ کوٚڑ تِمو پھلیٚو پَنہٕ منٛز سُہ اَسہِ واپَس پَتہٕ کیاہ کوٚر سُہ اَسہِ فرے تہٕ کھیٚوو سُہ یہِ تہِ ٲس اکھ یُتھ چیٖز مطلب کہِ میموری یۄس مےٚ ؤنہِ یاد چھےٚ تہٕ ییٚلہِ تہِ مےٚ یہِ یاد چھےٚ پیٚون بہٕ چھُس واریاہ زیادٕ خۄش گژھان تہٕ بیٚیہِ چھُ اِنسانَس دِل کَران کہِ کاش تِم دۄہ بیٚیہِ واپَس ینۍ تہٕ سۄ آسہِ ہا بیٚیہِ یِتھٕے کٲٹھۍ تھاوان ماز بیٚیہِ آسہِ ہا اِنسان گژھان بیٚیہِ آسہِ ہا یِتھۍ کٕنۍ مطلب یِم مومیٚنٛٹس چھِ آسان یِم چھُس بہٕ سٹِل ؤنۍکیٚس تہِ مِس کَران